بالکل ہَسا اسہِ ہَسا چھِ پانٛژھ نَفَر یِم اسہِ ہَمساے چھِ غلام محمَد ہَسا چھُ اسہِ نذیٖر کاک ہَسا چھُ اسہِ اِشہِ کانٛدُر ہَسا چھُ اسہِ گُلہٕ ٹوٹھ ہَسا چھُ اسہِ رَحمان شیخ ہَسا چھُ اسہِ ہَمساے